اَسَلام عَلَیکُم جِناب تُہۍ چھِو نا جَنگ سِٹی ریسٹورَنٹ پؠٹھ مےٚ حظ اوس تُہنٛد ریسٹورَنٹ پؠٹھ کوٚرمُت بِریانی آرڈَر مَگَر مےٚ چھِ غلطی سان گوٚمُت کَبابہٕ تہٕ رِستہٕ آرڈَر بہٕ چھُس نہٕ یہِ وَنان کہِ تُہٕنٛدۍ کَباب تہٕ رِستہٕ چھِ غلط تِم تہِ چھِ ٹھیٖک مَگَر مےٚ اوس وُنکیٚن بِرِیانی کوٚرمُت آرڈَر مےٚ اوس ونکیٚنَس سُے کھیٚنۍ تہٕ اِسلیے ہُم زٕ آرڈَر کٔرِو میٛٲنۍ رِموٗ شُکرِیہ